یِم ہَسا سانہِ ہِندوستانٕکۍ فَنکار چھِ تِمَن نَسا چھِنہٕ دِوان وٕنکیٚنَس تِژھ اہمِیَت تہٕ تِتھۍ موقعہ کِہیٖنۍ اَگَر ہَسا وچھو یُس ہَسا سٲنِس ہِندوستانَس مَنٛز واریاہ مَطلَب کہِ آز برونٛہہ دہ ؤرۍ یِچ کتھ کَرو یِم ہَسا سٲنٛۍ فن کار ٲسۍ یِم ہَسا ٲسۍ واریاہ برونٛہہ آسان تکیاز یِم حظ مےٚ باسان یِم ہَسا یہِ فَنکار ٲسۍ یِم ہَسا ٲسۍ پَنٕنۍ حَلال حَلالٕچ رۄپَاے کَماوان یُس ہَسا گۄڈٕنکٕے اکھ فَنکار چھُ أمس ہَسا چھِ لَگان واریاہ محنت کانٛہہ تہِ فنکٲری کَرنَس مَنٛز اَگَر ہَسا أسۍ وٕچھو برونٛہہ کالہِ اوس سَمَوار یِوان اَگَر ہَسا تَتھ وٕچھو تَتھ اوس آسان سُہ نَقشہِ کٔڈِتھ سُہ سَمَوار ہَسا اوس تیوتاہ چَمکان آسان تمہ نَقشہِ سۭتۍ بیٚیہِ ہَسا اوس سُہ واریاہ سجوُن گَژھان اَگَر حظ برونٛہہ کَنہِ برونٛہہ کالہِ ہَسا ٲسۍ کٲشِر عموماً آسان بیٚیہِ ہِندوستا کٔشیٖر مَنٛز ہَسا اوس برونٛہہ کالہِ عموماً آسان تمن تراموٗ سَمَوارَن مَنٛز ٲسۍ أسۍ چاے چیٚوان تہٕ پَتہٕ ٲسۍ چیٚوان اَگَر ہَسا أسۍ تمہِ نسبت وٕنکیٚنٕچ کتھ کَرو وٕنکیٚنَس نَسا چھِنہٕ تِم سَمَوار یوٗز گَژھان کینٛہہ أسۍ چَمہو تِمَن سَمَوارَن مَنٛز چاے بیٚیہِ ہَسا ٲسۍ برونٛہہ کالہِ ہَسا ٲسۍ زیادٕ آسان نَقٲشی کَرَن وٲلۍ پیپَر ماشی آسہٕ چَلان یتھ پیپر ماشی پٮ۪ٹھ فَنکارَن ٲسۍ واریاہ پَنٕنۍ فَن اسان ہٲیمٕتۍ تکیاز یُس ہَسا سُہ نَقٲشی اوس سُہ ہَسا ٲسۍ أسۍ آسان شو اَلمارِ أسۍ ہَسا ٲسۍ گَرَس مَنٛز اکھ الَمٲر بَناوان تَتھ اَلمارِ مَنٛز ہَسا ٲسۍ أسۍ تِم نَقٲشی چیٖز تھاوان شووَس یمہ سۭتۍ ہَسا سُہ سون کُٹھ اوس تمہِ اَلمارِ سۭتۍ واریاہ لُک دِوا بیٚیہِ ہَسا اوس دِل واریاہ پھۄلان وٕنکیٚنَس اَگَر ہَسا أسۍ وٕچھو یِم ہَسا یِم سٲنٛۍ فنکار چھِ تِمَن نَسا چھَنہٕ تِتھۍ اہمیت تِم موقعہٕ دِوان کِہیٖنۍ برونٛہہ کالہِ ہَسا ٲسۍ سانہِ کٔشیٖر مَنٛز ہَسا ٲسۍ قٲلیٖن باف ٲسۍ قٲلیٖن ٲسۍ تِم وَلان وونان اَتھو سۭتۍ تِم قٲلیٖن ہسا ٲسۍ تیٖتۍ سَجوٕنۍ گَژھان پَتہٕ ہَسا ٲسۍ تِمَن اِنڑیا پٮ۪ٹھ ہَسا تِمَن نِوان اِنٹرنیشنَل کَنٹریَن مَنٛز کٕنٛنہِ یِم ہَسا اِنٹَرنیشنَل ملکٕکۍ لُکھ ٲسۍ تِم ہَسا ٲسۍ تِمَن قٲلینَن یا تہِ تِم ہَسا ٲسۍ تِمَن سَردِیَن ہٕنٛدۍ موسمَس مَنٛز یوٗز کَران تکیاز سَردِیَس گَرمی ہٕنٛدس موسمَس مَنٛز یوٗز کَران تکیاز یُس ہَسا یہِ قٲلیٖن چھِ یہِ ہَسا چھِ گَرمی ہٕںٛدِس موسمَس مَنٛز واریاہ ٹھنڈی دِوان ییٚلہِ اتھ پٮ۪ٹھ بیٚہوان چھِ اَگَر ہَسا أسۍ وٕنکیٚنَس وٕچھو یِم ہَسا سٲنٛۍ مِشیٖن آیہِ ٹیٚکنالجی آیہِ تِمو ہَسا کوٚر یِمَن فَنکارَن ہُنٛد موقعہٕ سورٕے ختٕم اَگَر ہَسا أسۍ وٕچھو یِم ہَسا سٲنٛۍ آرٹِس یِم فنکار ٲسۍ یِم ہَسا ٲسۍ یِم یِمَن ہَسا یِمَن مَنٛز ہَسا اوس مُختٔلِف فَن آسا اَگَر ہَسا سٲنِس اِنڑیا ہَس مَنٛز وٕچھو مَطلَب کہِ اَڑٮ۪ن اوس یُس ہَسا سون ہِندوستان اوس اتھ مَنٛز ہَسا ٲسۍ واریاہ تِم یِمَن یِمَن مَنٛز اَکُے فَن اوس نہٕ کینٛہہ یِمَن مَنٛز ہَسا ٲسۍ واریاہ واریاہَن قٕسمَن ہٕنٛدۍ فَن وٕنکیٚنَس نَسا چھَنہٕ یِمَن دِوان تیُتھ یہِ کِہیٖنۍ یُس ہَسا امیُک مین وَجہ چھ سُہ ہَسا چھِ یِہے یُس ہَسا مَطلَب پرٮ۪تھ کُنہِ ہَسا آیہِ مِشیٖن اَگَر ہَسا أسۍ وٕچھو کانٛہہ فَنکار اوس تیُتھ فَنہ کانٛہہ گیٚوان غزل ٲسۍ گیٚوان یا کانٛہہ رِکاڈ اوس گیٚوان سُہ ہَسا اوس واریاہ دِلچسپ آسان بوزُن لایَق اوس آسان مُختٔلِف اِنسانَن مَنٛز ہَسا ٲسۍ مُختٔلِف فَنری مُختٔلِف قٕسمَن ہٕنٛدۍ فَن تہٕ ہُنَر موٗجود پرٮ۪تھ کُنہِ اَگَر ہَسا أسۍ وٕنکیٚن چہِ زَمانٕچ کتھ کَرو وٕنکیٚنَس ہَسا آیہِ لاوُڈ سپیٖکَر تِمَن لاوُڈ سپیٖکَرَن مَنٛز ترٲیِکھ آٹو ٹیٚون یا یُس قٲلیٖن اوس بَناوان سُہ قٲلیٖن باپار سُہ قٲلیٖن چھ وٕنکیٚنَس مِشیٖن بَناو یا شال ٲسۍ بَناوان تِم شال چھِ وٕنکیٚنَس مِشیٖن بَناوان تمہ سۭتۍ یِم ہَسا سٲنٛۍ یِم فَنکار چھِ یِمَن نَسا آو نہٕ سُہ موقعہٕ تہٕ تِم سۄ اہمیت دِنۍ کہِ یِم پَکناوہَن یہِ پَنُن فَن پَنُن ہُنَر ہاوہَن یِم پَکناوہَن برونٛہہ کُن امہ سۭتۍ ہَسا آیہِ یِم ہَسا یِم سٲنٛۍ فَنکار ٲسۍ یِمَن یہنٛدٮ۪ن گَرَن مَنٛز تہِ ہَسا آے واریاہ سَختی کینٛہہ فَنکار ٲسۍ أتھۍ پَننِس فَنَس پٮ۪ٹھ چَلان تِمَن ییٚلہِ وٕنکیٚنَس بَجہِ بَجہِ مَشیٖن لَجہِ یا بَجہِ بَجہِ تِم سپیٖکَر لٔگۍ آٹو ٹیون رِکاڈَر لٔگۍ یِہٕنٛد سۭتۍ ہَسا تِہُنٛد یُس سُہ فَن اوس سُہ ہَسا مۄکلیو اَنٛد ہیٚتھ تَوَے ہَسا أسۍ ہَسا اَگَر ہَسا أسۍ پانہٕ یہِ مِشیٖن کَرو بَنٛد یِمَن فنکارَن دِمو برونٛہہ کُن پَننُک یہِ سُہ ہَسا چھُ اَسے تام تکیازِ انسا اکھ اِنسان ہَسا چھُ سورٕے اکھ چیٖز پانے بِگاڑان تہِ پانے برونٛہہ کُن پَکناوان تہِ